ہیٚلو ہیٚلو سلامُ علیکُم ہے ڈاکٹر صٲب مےٚ حظ اوس اوترٕ یہِ مےٚ چھُ وُنتہِ لگان سیٖنَس مےٚ چھُ اَتھ چیٚک اَپ کَرناوُن آ اَتھ چھُم لگان تھوڑا یہِ پرٮ۪س دِنہٕ سۭتۍ بیٚیہِ چھِ یہِ تھوڑا یِوان ژاس ہِش نہَ نہَ نہَ زُکام چھُ نہٕ مےٚ چھُ أتھۍ چھاتہِ لگان

نہَ مےٚ چھِ یِوان کنٹِنیٛوٗ خوٚشٕک خوٚشٕک

کُس ایٚکسرے کَرٕ بہٕ اَہَن حظ کُس مگر ٹھیٖک ٹھیٖک مگر آ بیٚیہِ ییٚلہِ بہٕ ژاس تہِ چھُس کَران مےٚ تہِ چھُ سیٖنَس یہَے وۅتھان تٔچھِن ہِش آ آ سۭتۍ

آ بیٚیہِ مےٚ چھِ کھٔژمٕژ بیٚیہِ چھُ مےٚ

کیٚنٛہہ ٹھیٖک چھُ ڈاکٹر صٲب مےٚ حظ ٲس کتھ اَکھ ونٕنۍ

ٹھیٖک چھُ بیٚیہِ حظ اوس بیٚیہِ اوس مےٚ کَنَس بیٚیہِ اوس مےٚ کَنَس گَژھان شور ہیٛوٗ تُہۍ بوٗزِو تُہۍ یہِ ییٚلہِ بہٕ مان ژٕ کیٚنٛہہ چھُس نا بوزان مےٚ چھُ یِوان گوٚب گوٚب یہِ بوزنہٕ اَچھا ٹھیٖک چھُ